اَسَلامُ علیکُم آز کَرو أسۍ ڈِسٹرک کۄپوٲریچ کَتھ تہٕ ییٚتہِ کیٛاہ چھِ واریاہ قُدرٔتی چیٖز نیران ییٚتہِ چھِ واریاہ کینٛہہ چیٖز نیران یِتھ کٔنۍ أسۍ ہیٚکو ؤنِتھ اَمبٕرۍ مَکٲے ڈوٗنۍ واریاہ واریاہ چیٖز چھِ ییٚتہِ نیران ٲلوٕ ٲلوٕ ٹماٹر واریاہ چیٖز چھِ ییٚتہِ سبزی چھِ نیران فروٗٹ چھِ ییٚتہِ نیران تہٕ کۄپوور ڈِسٹرکَس منٛز تہٕ بیٚیہِ کَرو أسۍ یہِ یُس یِم کۄپوور ڈِسٹرک اٮ۪نوارَمٮ۪نٛٹٕچ یِم ماحول چھِ واریاہَن جایَن چھِ اَصٕل ماحول تہٕ واریاہَن جایَن چھِ مُکُر ماحول اِتھ کٔنۍ أسۍ ہٮ۪کو کَتھ کٔرِتھ کہ کپوٲر چھُ یہِ چھُ صاف ٹاوُن یُس باقٕے باقٕے جایہِ چھِ یِتھ کٔنۍ کَلَروٗس چھِ تَپٲرۍ نہ نہ کَلاروٗس کِنۍ چھِ واریاہ یہِ ماحول اَصٕل کُلۍ وُلۍ چھِ تہٕ یَپٲرۍ چھِ تھوڑا ژھۄٹھ اَڈو کِنۍ ییٚتہِ چھِ بِزٲتی ٹاونَس منٛز چھِ ژھۄٹھ آسان تہٕ ییٚتہِ ٲسۍ واریاہَن جایَن ٲسۍ ژھۄٹھ بیگ ترٛاوان لوٗکھ تہٕ پَتہٕ کوٚرُکھ سُہ واریاہ ٹھیٖک مُنسِپٕل کٔمِٹی والیو تہٕ تٕمو تھٲیِکھ اَکھ اَکھ گٲڑۍ أکِس أکِس محلَس یَتھ منٛز أسۍ ہیٚکو ژَندروار ژَندروار ژھۄٹھ بٔرِتھ تہٕ بیٚیہِ وَنو أسۍ یَپٲرۍ سون یہِ کۄلہٕ چھِ یہِ چھِ واریاہ اَکھ نیچرَل رِسورسٕز چھِ کۄلہٕ چھِ امۍ واٹَر سَپلاے چھِ مین کۄپٲرِس یِہٕے کۄلہٕ وۄلہٕ صاف کۄلہٕ چھِ تم بیٚیہِ یِم تہِ ییٚتہِ گَنٛدگی ٲسۍ آسان تٕم ٲسۍ کَران مُنسِپل کمنٹی وٲلۍ وٲلۍ چھِ تم چھِ ہَر سُہ ہر دۄیدی صُبحٲے چھِ تِم پانٛژِ بانہِ وَقتَنَس چھِ یِوان تہٕ کَران صاف کَپوٲڑ ٹاونَس تھاوان نیٖٹ اینٛڈ کٕلیٖن صاف تہٕ شَفاف تہٕ بیٚیہِ ییٚتہِ یِم تہِ ییٚتہِ آیِس کِرٛیٖم اِنڈَسٹِرٛی چھِ یِمو چھُکھ ییٚتہِ پھَکھ توٚلمُت تہٕ پَتہٕ کٔرٕکھ یہِ ڈی سی صٲبُن کَتھ تہٕ پَتہٕ کوٚرُکھ یہِ ٹھیٖک ویٖک آز چھِ واریاہ زیادٕ اَصٕل ماحول واریاہ چینٛج آیہِ ییٚتہِ واریاہ اَصٕل یِم گاربیج واریج ٲسۍ تم کٔرِکھ دَفٲیی کٔرِکھ یَتتہِ تہٕ اَسلامُ علیکُم